مےٚ أنٛدۍ پٔکۍ چھِ زٕ ٹُوٚ ژور ہول سیل بازار یتھ منٛز اَسلام آبادُک چیٖنی چوک بازر چھُ یِوان ییٚتہِ واریاہ اَصٕل خٔریٖدٲری چھِ گژھان ییٚتہِ واریاہ بٔڑۍ دُکان تہٕ شو روٗم چھِ بہٕ تہِ چھُس اَتی سامان اَنان تِکیازِ اَتہِ چھُ مےٚ سَستہٕ تہٕ ہول سیل ریٹَس میلان اتہِ چھِ واریاہ بیٖڑ آسان اگر بہٕ کتھ کر آز کل چھُ واریاہ درٛۄجر سبزی تہٕ باقٕے چیٖزن ہُنٛد امیُک مین وجہ چھُ کووِڈ ناینٹیٖنُک لاک ڈاوُن ییٚمہِ کہِ وجہ سۭتۍ قۭمتن ہُنٛد ہُریر گوٚو تہٕ بے روزگٲری گٔے واریاہ زیادٕ اگر بہٕ کتھ کرٕ آنلاین شاپنگ ہٕنٛز آ آنلاین شاپنگ منٛز چھِ فٲیدٕ تہٕ نۄقصان تہِ اگر بہٕ فٲیدن ہٕنٛز کتھ کرٕ سون کانٛہہ تہِ چیٖز چھُ اَسہِ گَرَے واتان ییٚمہِ سۭتۍ سون ٹایِم بَچان چھُ بیٚیہِ چھِ أسۍ سُہ چیٖز ہیٚکان آڈر کٔرِتھ یُس نہٕ اَسہِ بازرَس منٛز میلان چھُ کینٛہہ اگر بہٕ نۄقصانن ہٕنٛز کتھ کرٕ اتھ پؠٹھ چھِ دونٛکھہٕ بٲزی واریاہ زیادٕ منٛزٕ چھِ یِم أکِس چیٖزَس سوزان بیاکھ چیٖز منٛزٕ چھِ یِم سوزان پھُٹمُت چیٖز منٛزٕ چھِ یِم سوزان پھٹمُت چیٖز منٛز چھِ یِم سوزان ڈُبلِکیٹ چیٖز بیٚیہِ چھُ اَمیُک یہِ نۄقصان اَمیُک چیٖز چھِنہٕ أسۍ ہیٚکان پَننیو أچھو بٕتھہِ کٔنۍ وٕچھِتھ کینٛہہ